اسلام علیکُم وعلیکُم سلام مےٚ حظ چھِ بَچہِ پَران اَتھ تُہٕنٛدِس سکوٗلس بہٕ چھس أمۍ سُنٛد پیٚرَنٹ تہٕ یہِ ہیٚکہِ نہٕ آز سکوٗل یِتھ کِہیٖنۍ نہٕ اَدٕ حظ اسلام علیکُم